بِلکُل مےٚ چھِ کٔرمٕژ ٹرٛاے فِلِم کیمراہو سۭتۍ تہِ فوٹو تُلنٕچ کوٗشِش تَتھ ٲس لَگان پرٛوسٮ۪سِنٛگ منٛز تھوڑا ٹایِم تہٕ تَتھ اوس لَگان فوٹو کَرنَس واریاہ ٹایم تہٕ بَٹ یُس آز ڈِجٹَل فوٹوگرٛافی چھِ اَمہِ کہِ مَدَت سۭتۍ چھِ أسۍ وِداِن نو ٹایم أتی آسان فوٹو اٮ۪ویلیبٕل سٲنِس ڈِسپٕلے یَس پٮ۪ٹھ تہٕ اگر أسۍ أسۍ ہٮ۪کو وِداِن نو ٹایم یہِ پِرٛنٛٹ تہِ کٔڑِتھ اِف ہی وانٛٹ أسۍ ہٮ۪کو أسۍ أسۍ ہٮ۪کو یہِ سۭتی پِرنٹ تہِ کٔڑِتھ